رٮ۪ت رٮ۪تہٕ کالَس منٛز ٲسۍ آسَان اَسہِ واریاہ بِجلی کیازکہِ یُس واٹَر لٮ۪ول ٲس سۄ ٲس گَژَھان تھوڑا اِنکرٛیٖز آب اوس وَسان امہِ سۭتۍ اوس گَژَھن جَنریٹ اِلٮ۪کٹرٛسِٹی تہٕ وَنٛدَس رٮ۪تہٕ کالَس منٛز اوس آسان واریاہ مطلَب شُڈوٗل بنٲوِتھ اسہِ اوس آسان اصٕل پاوَر مطلَب دۄہَس تہِ راتَس تہِ مگر کیٚنٛہَہ دۄہَو پٮ۪ٹھ گٔے اسہِ پرٛابلِم کیتھانۍ کِینٛہَہ دۄہَن پٮ۪ٹھ چھ مطلَب پانٛژَن مِنٹَن پاوَر تھوَان پتہٕ چُھنہٕ پاوَر یِوان کیٚنٛہہ امہِ سۭتۍ گٔے پرٛابلِم مَطلَب اسہِ چھ واریاہ أسۍ گٔے واریاہ اِفیٚکٹہٕ مطلَب آب چُھ آسان شیرُن موٹَر چُھنہٕ چَلٲنی مِشیٖن پٮ۪ٹھ چھِ آسان کٲم بِلکُل چھنہٕ اسان پاوَر کِہیٖنۍ فرٛام لاسٹہٕ وَن مَنٛتھٕ اَتھ گٔے دٔلیٖل اَتھ ٲس گَژَھان کٲم اَتھ ٲس یِوَان کُنہِ ساتہٕ اوس گَژَھان مگر آز چُھ ریٚگیٚولَرلی گَژَھان وٕنکٮ۪ن چُھ اَسہِ پاوَر واریاہ ضروری کیازکہِ اسہِ چھُ اِرِگیشَن کَرُن پَننٮ۪ن باغَن اسہِ چھُ آسَان دَوا دِیُن مطلَب امہِ خٲطرٕ گَژھِ اسہِ پاوَر روزُن کَنٹِنیوٗ اسہِ گٕژھ نہٕ پاورَس پاوَر کَٹٕس گَژٕھنۍ زیادٕ کِہینۍ یا وٕنکٮ۪ن چُھ رٮ۪ت جوٗن چَلان لَگ بَگ چُھ تھٔٹی فایِو ڈِگری ٹٮ۪مپرٛیچَر اسہِ گَژھہِ آسُن فین گَژھِ آسُن وٕنکٮ۪ن چَلَان وٕنکٮ۪ن چھِ گرمی زیادٕ بَچَن چُھ گَژھان گَرٕم امہِ خٲطرٕ گَژھِ اسہِ آسُن فین چَلَان ضروٗری اسہِ گٔے کٲم وَنٛدَس منٛز چُھ آسَان اَسہِ مَطلَب صُبحن چُھ یِوان ٲٹھِ بَجہِ پاوَر اَکہِ بَجہ چُھ گَژَھان یا اکہِ دۄہ چُھ یِوَان ٲٹھِ ٲٹھِ بَجہِ پاوَر شیے اکہِ بَجہِ چُھ گَژَھان پَتہٕ چُھ اکہِ بَجہِ پٮ۪ٹھ گَژَھان شیٚے بَجہِ تانۍ شیٚے بجہ چُھ یِوان پتہٕ چُھ ٲٹھِ بَجہِ تانۍ آسَان ٲٹھِ بَجہِ چُھ گَژھان پتہٕ چھُ دَہِہِ بَجہِ یِوان کُنہِ دۄہ چُھ آسان مطلَب ٲٹھ ٹُوٚ شیٚے اَکھ بنٛد پتہٕ چُھ یِوَان اَکھ بَجے پتہٕ چُھ گژَھان شیٚے بَجے بیٚیہِ پتہٕ چُھ یِوان ٲٹھ بَجے پتہٕ چُھ گَژَھان دَہ بِجے بیٚیہِ یِم چیٖز چھِ اسہِ گَژَھان پاورَس منٛز